ہیٚلو ہیٚلو وعلیکُم السلام تُہۍ چھِو حظ ٹھیٖک اَہن حظ آ کٕم چھِو اَہن حظ آ ؤنِو

اچھا میادس چھِ صحیح دَگ کَران یِہ ٹھوٗل ووٗل کھیٚنہٕ سۭتۍ

اچھا ڈندٕ دادیُک چھُو تُہۍ دوا کھیٚوان واریاہ آ مگر تۄہہِ آسوٕ مےٚ باسان مَسلہٕ گژھان یُس تُہۍ دَنٛدایُک دَوا چھُو کھیٚوان تُہۍ آ تمہِ سۭتۍ ما ہیٚکہِ اَتھ تۄہہِ زیادٕ پَہمَتھ آسان دَگ کٔرِتھ ییٚمہِ سۭتۍ مےٚ یُس تُہۍ دَنٛدُک دَوا چھُو نہ حظ کھیٚوان آ تمہِ سۭتۍ ہیٚکِو تۄہہِ زیادٕ اَمِچ میادٕچ دگ کٔرِتھ بیٚیہِ چھِ دَپان تُہۍ کیٛاہ تھانۍ أسۍ چھِ کھیٚوان ٹھوٗل تہِ کیٛاہ تھانۍ دۄد وود چھِ کھیٚوان تَمہِ سۭتۍ چھِ میادس دگ کَران

اچھا ٹھیٖک تہٕ تُہۍ ؤنتَو مےٚ یہِ گۄڈٕ یہِ اَمہِ وَرٲے یُس تُہۍ ٹھوٗل ووٗل چھُ کھیٚوان تَمہِ وَرٲے چھا کُنہِ سۭتۍ دگ وگ کَران اچھا تُہۍ ٲسوا اَتھ سۭتۍ یہِ میادَس کیٚنٛہہ دوا وَوا کھیٚوان کِنہٕ نہ اَلبتاہ ہُتھ دَندَس چھِو تُہۍ دوہ کھیٚوان اچھا تہٕ تۄہہِ چھُو پَتہ یہِ أسۍ چھِ أسۍ چھِ آسان کِلنِکَس پٮ۪ٹھ تہٕ تُہۍ کٔرِو کٲم تہٕ تُہۍ ییٖزیٚو پگہہ پگہہ ییٖزیٚو تُہۍ یوٗرۍ آ یہِ گا یہِ چھُ گاندَربَل مین مارکیٹَس نِش تہٕ تۄہہِ تُہۍ وٲتزیٚو یور تہٕ تُہۍ کٔرزیٚو مےٚ فون ٹھیٖک چھِ حظ أسۍ چھِ آسان دَہ ٹُوٚ پانٛژھ آسان یتہِ آ تُہۍ ییٖزیٚو پَگہہ لگ بگ یِہوے زٕ یا ڈاے بَجے ہیٚو تُہۍ ییٖزیٚو تُہۍ کٔرزیٚو مےٚ یوٚتتھ گاندَربَل وٲتتھ فون تہٕ تُہۍ ییٖزیٚو یور مےٚ کٔرزیٚو فون ٹھیٖک چھُ نہٕ حظ تہٕ دَوہُک تُہۍ کٔرِو کٲم یُس یہِ دَنٛدٕ دوا چھُو تُہۍ کھیٚوان تَتھ سُہ کٔرِو تھوڑا ایوایڈٕے کیٛازِ تمے سۭتۍ چھُ گژھان یہِ بیٚیہِ چھُو حظ تُہۍ یہِ فاسٹ فُڈ ما حظ چھُ تُہۍ زیادٕ کھیٚوان یا ڈِو ویو چیٚوان زیادٕ آ تمے سۭتۍ چھِ تۄہہِ زیادٕ مَسلہٕ گژھان تُہۍ کٔرِو یہِ ڈِوِو کٔرِو ایوایِڈ بیٚیہِ مہٕ کھیٚیو یہِ دَنٛدُک دَوا مہٕ کھیٚیو تیوٗتاہ تُہۍ کِہیٖنۍ ٹھیٖک چھُ نہٕ حظ آ آ پگہہ تانۍ کٔرِو یہِ ایوایڈٕے تُہۍ وُچھِو کیٛاہ دٔلیٖلا روزِ تہٕ بیٚیہِ وٲتِو تُہۍ یور اَسہِ تُہۍ دِمو أسۍ دِمو تۄہہِ نظر وَظر اَصٕل پٲٹھۍ تہٕ آ یُتھٕے تُہۍ مین مارکیٹ وٲتِو نا حظ گاندَربَل مےٚ کٔرزیٚو فون تُہۍ بہٕ کَرہو تۄہہِ یہِ بہٕ ہاہو تۄہہِ ایٚڈرَس ٹھیٖک چھُنہٕ حظ چلو چلو بیٚہِو رۄبَس حَوالہٕ اچھا